ہٮ۪لو اَسلامُ علیکُم نارٕتھ کٮ۪فے جی سَر اَسہِ اوس یِتھ پٲٹھۍ وَنُن زِ کہِ اَسہِ اوس فُڈ آڈَر کوٚرمُت بِریانی زٕ پٕلیٹ موموز اَکھ پلیٹ اَسہِ اوس یہِ آڈَر کوٚرمُت راوَلپورہ قاضی آباد ہاوُس نمبر ٹُوَنٛٹی تھِرٛی یَس پٮ۪ٹھ مگر وٕنکٮ۪نَس گوٚو اَسہِ چینٛج اٮ۪ڈرٮ۪س مین چھِ اٮ۪ڈرٮ۪س غلط دیُتمُت